اسلام علیکُم تُہۍ چھِو محمد اِقبال نجار سیٖمٹ سِٹور پٮ۪ٹھ چھِوا جناب اَسہِ اوس یہِ سیٖمٹ حظ ضوٚرتھ اَتہِ چھا ایٚویلیبُل کیٚنٛہہ یہ چھُ مَکانَس خٲطرٕ حظ مَکانَس خٲطرٕ سلیب ترٛاوٕنۍ تہٕ بیٚیہِ باقٕے خٲطرٕ تہِ کٔمہِ کٔمہِ کمپٔنی ہُنٛد چھُو تۄہہِ سیفِکو چھا سیفکو سیمٹ کِنہٕ سُہ چھُ نہٕ ریٹ کیٛاہ یِمَن

یمو مَنٛز کُس اَکھ روزِ اَصٕل نہَ تۄہہِ چھَو پَیی کٔشیٖر مَنٛز ییٚتہِ چھِ وَنٛدَس کورٕ وورٕ لَگان نا پَتہٕ چھِ یہِ سلیب برٛایک برٛیک گَژھان یا چھُ سُہ کھوٚسُر ووٚسُر نیران تَمہِ موٗجوٗب چھُس بہٕ دَپان اَصٕل پَہَن یُس سُہ باقین تہِ رِکَمنٛڈ چھِو کَران وَنٛدٕ خٲطرٕ تہِ گَژھِ روزُن یا اَتھ چھُ سُہ دوا وَوا تہِ آسان سُہ ییٚمہِ سۭتۍ دوٚر روز پتہٕ یہِ ٹھیٖک چھُ تتھ کیٛاہ روزِ ریٹ ریٹ کیٛاہ چھِ تتھ مےٚ چھِ ترٛےٚ ہتھ بیگ تُلٕنۍ ما تتھ گَژھِ ڈِسکاوُنٛٹ گَژھُن کیٚنٛہہ نہَ ترٛیٚن اِنَسٹالمٮ۪نٹَن مَنٛز گَژھِ یہِ کَمپُلیٖٹ اَکھ گَژھِ گۄڈنٮ۪تھ بیٛاکھ پَنٛد پَنٛداہہِ پَنٛداہے دۅہۍ بعد بیٛاکھ گَژھِ ریٚتۍ حظ گۄڈٕ دِمہ بہٕ بہٕ دِمہٕ اَتہِ نَظَر نا پَتہٕ ترٛٲوِو تُہۍ گَرے حظ بہٕ دِمہو تۄہہِ لوکیشَن توٗرۍ توٗرۍ أنِو تُہۍ او مگر ہو ہو ؤنِو اتھ ما چھِ سفیدی وَفیدی نیران سُہ کھوٚسُر ہیٛوٗ چھُ پَتہٕ وۄتھان اَتھ وندَس مَنٛز اَتھ چھَ سۭتۍ کیٚنٛہہ پٮ۪وان سۭتۍ ما کیٚنٛہہ پٮ۪وان اَتھ ترٛاوُن اَچھا وۄنۍ فاینَل کیٛاہ گَژھِ وۄنۍ بیگَس ڈِسکاوُنٹ کٔرِو تُہۍ ٲٹھ شتھ کٔرۍہوس وۄنۍ ٲٹھ شتھ ٲٹھ شتھ گَژھِ سا اَچھا چلو ٹھیٖک چھُ تہٕ بہٕ یمہٕ تیٚلہ وُنکٮ۪س ہیٚکیٛا بہٕ یِتھۍ اوٗرۍ اگر بہٕ وُنکٮ۪س یِمہٕ پَتہٕ ترٛٲوِو تیٚلہِ صُبحَس چلو چلو ٹھیٖک چھُ تیٚلہِ اَدٕ سا تُلِو